نہ یِم زَن آی آی ٹیٖز چھِ آی آی اٮ۪س سی یا آی آی اٮ۪م چھِ یِم چھِنہٕ اٮ۪فٲڈیبٕل آسان ہَرکٲنٛسہِ خٲطرٕ کِہیٖنۍ یُس زَن غریٖب چھُ یُس زَن تِمَن خٲطرٕ تِم ہٮ۪کَن نہٕ تور گٔژھِتھ کِہیٖنۍ بیٚیہِ اگر تِم یَژھَن تہِ گژھُن تَتھ خٲطرٕ چھِ پٮ۪وان واریاہ زیادٕ فیٖس پٮ۪وان بَرُن یِم زَنہٕ آ یُس زَن اَتھ کَمپِٹِشَن چھِ اَتھ چھِ واریاہ واریاہ زیادٕ واریاہ زیادٕ کَمپِٹِشَن اَتھ فیٖلڈَس منٛز بیٚیہِ یِم زَن شُرۍ چھِ آسان یِمَن چھِ آسان واریاہ زیادٕ پرٛٮ۪شَر کہِ اَسہِ چھِ وۄنۍ یِمَن یوٗنیؤرسِٹی یَن منٛز اٮ۪ڈمِشَن ضٔروٗری کَرُن امہِ کہِ وجہ سۭتۍ یُس زَن یِم پرٛٮ۪شَر یِمَن ڈٮ۪ولپ گژھان چھِ امہِ کہِ وَجہ سۭتۍ چھِ واریاہ زیادٕ شُرۍ زَن یِم چھِ تِم چھِ سیوٗسایڈ تہِ کَران اسلیے پَزِ نہٕ أکِس شُرِس پٮ۪ٹھ بلکُل تہِ پرٛٮ۪شَر کَرُن کِہیٖنۍ کہِ تِم گژھن آی آی ٹی کیٛازِکہِ ہرکُنہِ منٛز چھِ ہَرکٲنٛسہِ شُرِس منٛز چھِ آسان کٮ۪پبٕلٹی کہِ مطلب ہر کانٛہہ شُر چھِ آسان الگ الگ ہرکٲنٛسہِ چھِ آسان الگ الگ ٹیلٮ۪نٛٹ ہرکانٛہہ شُر چھِنہٕ آسان بَرابَر کِہیٖنۍ تہِ کانٛہہ چھِ آسان اٮ۪وریج شُر کانٛہہ چھِ آسان بِلو اٮ۪وریج کانٛہہ چھِ آسان اِنٹیلِجَنٛٹ یُس زَن اِنٹیلِجَنٛٹ شُر چھِ آسان سُہ ہیٚکہِ آرام سان کٔرِتھ یہِ کٔرِتھ لیکِن چھِنہٕ اگر اَکھ یُس زَن اٮ۪وریج شُر اگر سُہ محنت کَرِ سُہ ہیٚکہِ آرام سان کٔرِتھ آی آی ٹی آی آی آی آی اٮ۪س سی یا آی آی اٮ۪مٕز اٮ۪ف یِم تور گٔژھِتھ تَتہِ اٮ۪ڈمِشَن کٔرِتھ یُس زَن یہِ فیٖلڈ چھِ اَتھ سا یہِ چھِ آل اِنڈیا لٮ۪ولہِ پٮ۪ٹھ یُس زَن یِم زَن مطلب یوٗنیٖوَرسَل اٮ۪کزام چھِ آسان یہِ چھِ آسان آل اِنڈیا لٮ۪ولہِ پٮ۪ٹھ اَتھ چھِ آسان واریاہ زیادٕ کَمپِٹِشَن کیٛازِکہِ شُرۍ چھِ واریاہ زیادٕ محنت کَران لیکِن یِمَن چھِ آسان پرٛیٚشَر تہِ واریاہ پرٛیٚشَر تہِ واریاہ زیادٕ امہِ وجہ سۭتۍ شُرۍ چھِ سیوٗسایڈ کَران یا یِم أڑۍ شُرۍ چھِ تِم چھِ ڈِپرٮ۪شَنَس منٛز گژھان اگر نہٕ تِم یِم اٮ۪کزام چھِ ہٮ۪کان کالِفَے کٔرِتھ کِہیٖنۍ تہِ اِسلیے پَزِنہٕ شُرٮ۪ن پٮ۪ٹھ زیادٕ زَبر زورٕ زَبردٔستی کَرٕنۍ کِہیٖنۍ تِمَن پَزِ ہمیشہ حوصلہٕ دیُن